بِلکُل نِیوُز میٖڈِیا یُس چھُ سۅ چھِ اَسہِ واریاہ مَدَتھ کران سون یُس سون بِزنِس چھُ سُہ چھِ تَمہِ سٟتۍ اُباران اُبارنہٕ یِوان تِکیٛازِ یِیٚلہِ أسۍ نِیوُز پیٚپرَس منٛز پَنُن پَنُن پَنُن اِشتِہار چھِ دِوان سُہ چھُ اَسہِ تہِ واریاہ مَدَتھ کران تاکہِ باقٕے باقٕے لوٗکھ چھِ سُہ پَرِ سُہ پٔرِتھ آسہِ رٲبطہٕ کران تہٕ تَمہِ پَتہٕ چھُ یِم سیکشَن چھُ میگزیٖن چھُ تِم چھِ واریاہ مَدتھ کران سون فاینانشَل فایِنانشَل یُس ایٚڈوایِز چھُ فایِنانشل یُس نصیٖحتھ یۅس چھَ فارمٲرزَن خٲطرٕ یا لۅکٕٹۍ لۅکٕٹۍ اِنٛڈَسٹرِٛی خٲطرٕ لۅکٕٹِۍ فٔرمَن خٲطرٕ تِم چھِ واریاہ تَتھ تَمہِ خٲطرٕ تہِ مَدَتھ کران تہٕ اَمہِ خٲطرٕ چھِ تِم تھاوان مٔنٛزۍ میگزیٖن اَلگ یَتھ منٛز یَتھ منٛز صِرف صِرف صِرف یِمَن زٔمیٖن دارَن خٲطرے یوت چھِ تَتھ منٛز یِوان لیکھنہٕ تہٕ تِم کِتھٕ کٔنۍ کَرَن پَنُن پَنُن سورُے یُس تِمَن ضروٗرِیات زِنٛدگی چھِ تِم کِتھٕ کٔنۍ ہؠکَن پَنُن بِزنِس یُس تِہُنٛد تِہُنٛد زٔمِیٖن چھُ زٔمِیٖن کھیتِی بارڈی چھِ تِم کِتھٕ کٔنۍ کَرَن تِم اُبارنٕچ کوٗشِش گوٚو تِمَن چھُ واریاہ واریاہ فٲیِدٕ میلان اَمہِ باپَتھ زِ تِم کِتھٕ کٔنۍ کَرَن پَنُن یُس یہِ روزگار چھُ تِم کِتھٕ کٔنۍ بَڈاوَن اور تِم کَتھٕ کٔنۍ کَرَن امیُک اِشتِہارات اور تَتھ منٛز چھُ نِیوُز میٖڈیا واریاہ واریاہ بہتَریٖن رول اَدا کران اور تَمہِ باپَتھ ییٚمہِ کہِ تَمِکۍ وَجہ سٟتۍ چھِ یِم واریاہ واریاہ کامِیاب سَپدان اور أسۍ چھِ واریاہ شُکُر گُزار نِیوُز میٖڈیہُک اور نِیوُز میٖڈیہُک تہِ شُکُر گُزار اور یِم میگزیٖن یِم بناوان چھِ تِہُنٛد تہِ واریاہ شُکُر گُزار اور یِم تَتھ منٛز پوسٹَر وغیرَہ چھِ بناوان تِہٕنٛدۍ تہِ چھِ أسۍ شُکُر گُزار یِم فارمٲرٕس تِم آسان واریاہ شُکُر گُزار اَمہِ باپَتھ زِ تِہُنٛد تِہُنٛد یُس یہِ یُس یہِ روزگارُک ذٔریعہِ چھُ سُہ چھُ دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ بَڈؠن بڈؠن بَڈؠن بَڈؠن بُلنٛدِیَن بُلنٛدِیَن تام واتنٕچ واتناونٕچ کوٗشِش چھِ یِم کران میگزِیٖن وٲلۍ